کووِڈَس منٛز اَگر أسۍ وٕچھو یُس سون ایریا اوس یا کٔشیٖرِ ہِنٛز کَتھ اَگر أسۍ کَرو یُس وٕنۍکٮ۪س ٹوٗرِزِمَس منٛز چھُ واریاہ اَصٕل وٕنۍکٮ۪س مانٛنہٕ یِوان کووِڈکہِ وَجہ سۭتۍ اَگر أسۍ وٕچھو تَمہِ دۄہ گوٚو واریاہ واریاہ نہٕ کیٚنٛہہ پوٗرٕ ہَتھ پٔرسنٛٹہٕ اِمپیکٹ گوٚو کووِڈ نایِنٹیٖن سۭتۍ یُس ٹوٗرِزِم سٮ۪کٹَر اوس یا ٹرٛاوٕل یا باقٕے چیٖز یِم یِم یِمَن گوٚو خاص طور واریاہ نۄقصان سٲنِس ایریاہَس منٛز تِکیٛازِ سورُے کینٛہہ اوس بنٛد